ہیلو السلامُن علیکُم تُہۍ چھِو حظ یِم مصالہٕ وصال کٕنان مےٚ حظ گَژھِ ہے یہِ کٲشُر مصالہٕ گژھِ ہے مےٚ مَرٕژانٛگَن لیٚدٕر بٲدیان اَدٕ اَمہِ سۭتۍ کیُتھ چھُ پوٚتُس سیُن گژھان یہِ یوٗز کَرنہٕ سۭتۍ ٹھیٖک حظ چھُ تیٚلہِ یِمو بہٕ صُبحَن آز ہیٚکہِ نہٕ بہٕ یِتھ کیٚنٛہہ تہٕ صُبحَن وٲژٕس بہٕ چلو جِناب شُکریہ